وعلیکُم سلام اَسلامُ علیکُم بَس حظ دُعا تُہۍ چھُو حظ ٹھیٖک گَرِ چھِ حظ سٲرِی ٹھیٖک اَہَن حظ ؤنِوٗ حظ اَہَن حظ

أکیٛاہ اَکھ سیٚکَنٛڈ حظ اَرسَلان چھا تُہۍ حظ اوس سریٖنگر پٮ۪ٹھ آ ممبئی گَژھُن

جے ایم آر ایٚماونٛٹ حظ چھِ نَو ساس رۄپیہِ

تُہۍ چھُو حظ کیٚنسَل کَرٕنۍ ٹِکٹ اَچھا اَچھا

اَچھا اَچھا نہٕ حظ ناو ؤنِوٗ حظ تُہۍ اَکہِ پھِرِ بیٚیہِ بہٕ کَرٕ اَتھ چیک اَرسَلان احمد شاہ اَکھ سیٚکَنٛڈ حظ آی ڈی نمبر آی ڈی نمبر آی ڈی وَن نایِن تھرٛی ٹوٗ زِیٖرَو ٹوٗ ٹوٗ ٹوٗ اَہَن حظ تۄہہِ حظ اوسوٕ سَر یہِ سریٖنگر ٹُو ممبئی فُلایِٹ ٲٹھ بَجے ایٹ اِنٛڈِیا وۅنۍ اَگر تُہۍ ییٚژھِو زِ یہِ ایٚماوُنٹ حظ اوس نَو ساس ترٛےٚ ہَتھ تہٕ نَمنَمتھ اَگر تُہۍ ییٚژھِوٗ یہِ کیٚنسَل کَرٕنۍ تہٕ تُہۍ ہٮ۪کِو اَہَن حظ سُے بہٕ چھُس نہٕ حظ وَنان سٲری اَہَن حظ تۄہہِ یِیَوٕ نہَ حظ ڈِسکاوُنٛٹ ہٮ۪تھ یہِ مُجراہ نہَ اَہَن وۅنۍ اَگر تُہۍ یہِ کیٚنسَل چھُو کَرٕنۍ اَتھ اَتھ ژھیٚنن دَہ پٔرسَنٛٹہٕ چارٕجٕز ٲٹھ ساس پانٛژھ ہَتھ رۄپیہِ تٔہٕنٛدِ موٗجوٗب گژھَنَو تۄہہِ رِفَنٛڈ

اَچھا تِمَن حظ تِم حظ کَرٕہو بہٕ ایٚکاونٛٹَس ٹرٛانٕسفر

اَچھا ٹھیٖک حظ چھُ کیٛاہ ونیٛوٗ تۅہہِ کٔرِیو مےٚ ایٚکاوُنٛٹ نمبر سیٚنٛڈ حظ اَدٕ